اہن حظ ییٚتہِ حظ چھِ لوکَل لُکو تہِ ڈِسٹرک گاندَربَلَس منٛز بَنٲیمٕتۍ کینٛہہ کینٛہہ گَرٕ چھِکھ بَنٲیمٕتۍ یِم زَن تِمو رٮ۪نٹَن پٮ۪ٹھ چھِ دِتۍمٕتۍ یِمَن یَتھ منٛز زَن بِہٲرۍ چھِ گُجِر چھِ رٮ۪نٹَس روزان یِم تہِ نیٚبرٕ چھِ یِوان یا یا ٹوٗرِسٹَن ہٕنٛدۍ خٲطرٕ چھِکھ بَنٲیمٕتۍ ہَٹہٕ وَٹہٕ تہٕ تِم چھِ روزان تِمَن منٛز یا یِم تہِ ییٚتہِ درٛال وال چھِ تِم چھِ ہیٚوان زٔمیٖن پَتہٕ بَناوان کَمپٕلیٚکٕس تَتھ منٛز بَناوان ہوٹَل روٗمٕز یِمَن ٹوٗرِسٹَن خٲطرٕ یا أسۍ ہیٚکو ؤنِتھ یِم ڈِسٹرک گاندَربَلَس مَنٛز چھِ سٮ۪نٹرل یونِیوَرسِٹی چھِ ییٚتہِ تہٕ تَمہِ کِنۍ چھِکھ ییٚتہِ واریاہ گٔرلٕز ہوسٹَل بایِز ہوسٹَل بَنٲومٕتۍ ڈِسٹرک گاندَربَلَس مَنٛز یا ییٚتہِ چھِکھ بَنٲے مٕتۍ ٹوٗرِسٹَن ایٚٹریکٹ کَرنہٕ خٲطرٕ چھِکھ ییٚتہِ ییٚتہِ چھِ اَکھ جاے تَتھ چھِ وَنان تَتھ چھِ وَنان تَتھ چھِ وَنان بٲیِل وُسَن چھِ تَتھ وَنان یا لار چھِ تَتہِ چھِ تِمو پرانہِ زَمانٕکۍ پٲٹھۍ تِم میٚژِوٗ مَکان بَنٲمٕتۍ یِمَن زَن ٹوٗرِسٹ وٕچھنہِ چھِ گَژھان یا تِمو چھِ میٚژِوٗ مَکان بَنٲمٕتۍ أنٛدرٕ چھِ تِم تِمَن منٛز چھِ راتَس روزان ٹوٗرِسٹ رو روزان تِمَن منٛز واریاہ واریاہ واریاہ کِرٛایَن پٮ۪ٹھ تھٲیمٕتۍ اَتہِ کَمرٕ بَنٲے بَنٲے یِم تہِ نیٚبرِم چاہے شُرۍ ٲسِنۍ یا ییٚتہِ چھِ آز بِزنِس چَلان نٮ۪سٹہ ٹیٚلَر چھِ یِوان کَلکَتا بِہار پٮ۪ٹھ اِمَن چھِ دِوان یِم أتی روزنہٕ اِمنٕے اِمنٕے جایَن منٛز یا ییٚتہِ چھِ نیٚبرِم آسان نوکری کَران تہٕ تِمَن تہِ چھِ دِوان یِمَے جایہِ اِمنٕے رٮ۪نٛٹ اِمنٕے اِمنٕے جایَن رٮ۪نٛٹَن جایَن روزن یِم یِمو یِمو لُکو پنٛنٮ۪ن زٔمیٖنَن پٮ۪ٹھ یہِ بَنومُت چھُ آسان یِم لَکٕٹۍ لَکٕٹۍ روٗم روٗم سٮ۪ٹ یَتھ منٛز کِچَن روٗم زٕ چھِ آسان